بہٕ چھُس آسان سرینَگرَس منٛز یا شُپیانَس منٛز چھُس بہٕ وٕچھان واریاہ مارکیٹ چھِ یِوان یِتھ کٲٹھۍ بۄن گام مارکیٹ چھُ یِوان مسجِد مارکیٹ چھُ یِوان یہِ شاپاوری مارکیٹ چھُ یِوان یِم زَن یِم ہول سیل مارکیٹٕے یوت رِٹیل مارکیٹ تہِ چھ واریاہ کَنٹیمینٹ مارکیٹ چھُ یِوان بَٹہٕ پوٗر مارکیٹ چھُ بَٹہٕ پوٗر اَڈُک مارکیٹ چھُ یِوان کیاہ چھِ یَتھ وَنان اَکبر چَڑٲے چھِ یِوان اَتہِ بَنن رِٹیل تہِ تہٕ ہول سیل تہٕ دۄنوٕے تہِ آسان یِتھٕے پٲٹھۍ چھِ باقٕے باقٕے تہِ اَگر شَہرَس کتھ کرو شہرس منٛز چھُ لال چوک یِوان یَپٲرۍ چھُ یِوان پَتہٕ پولو ویوٗ مارکیٹ چھُ یِوان گٔنۍ کھن مارکیٹ چھُ یِوان ۂری سِنگ ہاے سِٹریٖٹ مارکیٹ چھُ یِوان تَتہِ پٮ۪ٹھ چھُ باقٕے مارکیٹ تہِ یِوان یِم زَن یِم گروسر ووسری یِم زَن یِم ویجِٹیبٕلز چھِ یِوان یَتھ منٛز قۭمَتھ چھُ پٔتمیو کیٚنہہ ؤریو پٮ۪ٹھ واریاہ زیادٕ گوٚمُت وٕنکیٚن چھُ لگ بگ یِہوے مارکیٹ تِم قۭمتھ یِم آز برٛونٹھ ژور ؤری یا پانٛژھ ؤری اوس تَمہِ کھۄتہٕ ترۄگنہٕ ژۄگنہٕ مِثال کہِ تور پَر ٹَماٹر کِلوٗ اوس یِوان ژور رۄپیہِ دہ رۄپیہِ پَنداہ رۄپیہِ وُہ رۄپییہِ تٕرہ رۄپیہِ ہایسٹ آز چھُ سُہ ٹَماٹر کِلوٗ لگ بگ یِوان وٕنکیٚس آز برونہہ ژور ؤری یُس تٕرہ رۄپیہِ اوس یِوان سُہ چھُ آز یِوان اکھ ہَتھ وُہ رۄپیہِ تُہۍ ؤنِو پانے کوٗتاہ ہُریر گوٚو ہاکھ اوس آسان ترٕہ رۄپیہِ کِلوٗ سُہ ہیٚیہِ ترٕہ رۄپیہِ ایکٕسٹرا آز چھُ ہاکھ ہَتھ رۄپیہِ بہٕ مَٹر ہیٚمہا سُہ آسان پَنژاہ رۄپیہِ کِلوٗ تِم چھِ آسان اکھ ہَتھ شیٹھ رۄپیہِ بیٚیہِ چھِنہٕ بَننٕے یِتھٕے پٲٹھۍ باقٕے تہِ آیٹم چھِ تِمن تہِ چھُ واریاہ زیادٕ درٛوٚجر واریاہ زیادٕ کھۄتہٕ ہن چھُ بہٕ چھُس زانان پَنٕنُے ہاں اکھ چیٖز چھُ آسان زِ أکسٕے جایہِ چھُ بَنان سورُے سامانہٕ الگ الگ جاین چھُنہٕ پیٚوان گژھُن کِہیٖنۍ تہِ بہٕ چھُ نہٕ تَتہِ آسان سُہ بارگینِنگ وارگینِنگ ریٹَن ویٹَن تَتہِ چھُ آسن کَمپِٹِشن آسان ریٹ چھِ آسان تَتہِ فِکسٕڈ تَتہِ چھِ آسان لگ بگ کَمٕے تَتہِ چھُ بیٚیہِ آسان سارنٕے ہِوُے عام دُکان پٮ۪ٹھ چھُ گژھان أکِس اکھ ریٹ بیٚیِس بیاکھ ریٹ أکِس اکھ چیٖز بیٚیِس بیاکھ چیٖز سُہ باسیو مےٚ تَتھ منٛز پروبلِم وۄنۍ گوٚو آن لاینَس منٛز یہِ گژھان کالٹی چھنہٕ چٮ۪ک گژھان کِہیٖنۍ تہِ مٔنزۍ چھِ اکھ کالٹی آرڈر کران بیاکھ کالٹی چھِ واتان آرڈر اکھ سایِز چھِ آردڑ کران بیاکھ سایِز چھُ واتان تٔمۍ سۭتۍ یِم زَن کَسٹمر یُس زَن ہیٚوان چھِ تِمن چھِ دِکت واریاہ زیادٕ یِوان اوراَتھ سۭتۍ سۭتۍ چھِ مےٚ اکھ پرابلِم یہِ تہِ مٔنٛزۍ چھُنہٕ واتان ٹایمَس پٮ۪ٹھ اَتھ چھُ پیوان پیارُن ژور دۄہ پانٛژھ دۄہ سُہ کُنہِ ساتہٕ چھُ آسان ضوٚرتھ مطلب امی ساتن یُس زن مطلب اَمِچ یُس زَن یی ضوٚرتھ چھُ آسان سُہ چھُ ژورِ دۄہ واتان پانٛژِ دۄہ واتان یوتَس تانۍ نہٕ تَتھ کانہہ فٲیدٕ چھُ آسان کِہیٖنۍ تہِ آ بیٚیہِ چھُ واریاہ ڈِتیلہٕ پیوان دِنہِ یِم غرٕض چھُ کَتہِ چھُ روزان کیاہ چھُ روزان باقٕے باقٕے سُہ باسیو مےٚ سُہ چھُ تھوڑا زیادَے پَہن نہ اَتھ چھِ أسۍ بَناوان مُشکِل پَہن بیٚیہِ چھِ نہٕ سَماجَس منٛز سٲری زیادٕ پَڑا لِکھ کیٚنٛہہ یِم زَن آن لاین گژھن موبایل چلاوان کَرن آرڈر سُہ تہِ چھُ اکھ مَسلہٕ بیٚیہِ کَتہِ چھُ یہِ آرڈر پَتہٕ کیاہ چھِ اَتھ وَنان اَمہِ ساتہٕ واتان اَتھ تہِ چھِ لگان واتنَس ٹایم تیٖتِس کالَس چھُ کالٹی کَم آسان گٔمٕژ باقٕے چیٖز تہِ آسان گٔمٕژ خاص کر سٲنِس شُپیانَس منٛز چھُ ؤنۍ آرڈر گژھان ڈیلِور اَڈین جاین یِتھٕے پٲٹھۍ یِتھٕے پٲٹھۍ تہِ چھِ باقٕے تہِ مَسلہٕ باقین تہِ پرابلِم کۭژاہ وَنو کیاہ چھِ